آکہِ رَنِنگ سۭتۍ چھُ گژھان کہِ فِلیکزِبِلٹی چھ اَمہِ سۭتۍ بَڑٲنی اِنسانَس بیٚیہِ چھُس سٔٹرَنگتھ چھُ اوبویسلی سُہ بَڑِ اَمہِ سۭتۍ کیازِ کہِ اِنسانَس چھےٚ نہٕ آسان مَنٕے کہِ بہٕ دورٕ واریاہ زیادٕ مَگر اَتہِ چھُ پیوان اِنسانَس بیٚیہِ دورُن سُہ چھُ اِنسانَس مطلب سُہ اکھ سُہ سٔٹرَنگٔتھ دِوان کہِ سٔٹرَنگٔتھ چھُ باقین پارٹَن دِوان کہِ تاکہِ بہٕ دورٕ زیادٕ کھۄتہٕ زیادٕ عام طور دورنہٕ سۭتۍ کیاہ فٲیدٕ فِلیکزِبِلٹی بَڑان اِنسانَس کہِ اِنسان ییٚلہِ دورِ تہٕ تَتہِ چھُ پیوان اِنسانَس مطلب مےٚ چھُ آل اووَر بوڈی ؤرٕک اَوُٹ گژھان کیازِ کہِ میکسِمَم چھُ اَتھ منٛز مینٹَل تہِ گژھان زَننگ نَرِ پرٮ۪تھ پارٹ چھُ اَتھ منٛز گژھان میکسِمَم چھِ زَنگَے گژھان اَلبتہ ہُتھ پٲٹھۍ چھُ پَتہٕ اِنسان لَگان اوور آل اَتھ منٛز اِنسان اِنوالو اَتھ چیٖزَس منٛز تہٕ سٔٹریچِنگ روٹیٖن چھِ یِتھ پٲٹھۍ یہِ چھُ پیوان ؤرٕک اَوُٹ برونٹھ یِتھ پٲٹھۍ کَرُن کہِ تاکہِ کہِ کانہہ میجَر اِنجِری گژھِ نہٕ کیٚنہہ یُس فیٹیگ گژھِ نہٕ کیٚنہہ اَتھ دوران تِم گاڈٕ کھسن نہٕ کیٚنہہ تہٕ میون یُس یہِ رُٹیٖن بہٕ چھُس کران گۄڈٕ لایِٹ اٮ۪گزَرسایز ورزِش کران تھوڑا سا تھوڑا سا سُہ ٹایپ آف پُش اَپٔس دِوان تھوڑا سا سُہ پَنُن پان سُہ گِیر اَپ کران رَنِنگ کرنہٕ خٲطرٕ کیازِ کہِ رَنِنگ کرنہٕ خٲطرٕ گژھِ آسُن اِنسان گۄڈٕ

تھوڑا سٔٹرَچِنگ وِٹرَچِنگ کران تاکہِ بہٕ روزٕ پتہٕ بہٕ روزٕ تَیار ہُم چیٖز کرنہٕ خٲطرٕ